سٲنِس علاقَس منٛز چھِ واریاہ یِم گیمہٕ چھِ یا کھیل کوٗد چھِ اَتھ سۭتۍ چھِ وارایاہ زیادٕ یِم شُرۍ چھِ یِم چھِ اَتھ سٕتۍ وابسطہٕ اگر بہٕ کَتھ کَرٕ کِرکَٹ چھُ والی بال چھُ یا فُٹ بال چھِ یہِ چھُ یِوان زیادٕ پَہنن سٲنِس علاقَس منٛز گِنٛدنہٕ یِم باقیَن علاقَن منٛز یا باقیَس ملک باقٕے ملکَن منٛز تہِ یِوان گِنٛدنہٕ تِتھ پٲٹھۍ چھِ یِوان کِرکَٹ تہِ ییٚتہِ زیادٕ پَہنن گِنٛدنہٕ مگر اگر بہٕ کَتھ کَرٕ کیںٛہہ تِم گیمہٕ کینٛہہ تِم کھیل یِم سٲنۍ سٕے علاقَس منٛز چھِ یِوان یِم مٲنتو تُہۍ یِم نہٕ باقیَن ملکَن منٛز یا باقیَن جایَن چھِنہٕ یِوان تِتھ پٲٹھۍ گِنٛدنہٕ کینٛہہ یِم کینٛہہ گیمہٕ چھِ یِم بَچپَنَس منٛز أسۍ ٲسۍ گِںٛدان یَتھ منٛز اگر اَکھ اَکھ گیم کَرٕ بہٕ اَکھ کھیل کَرٕ بہٕ تَتھ چھِ وَنان سَنَس تالے سَنَس تالے کیاہ ٲس کَترَن ہٕنٛدۍ یِم ٲسۍ اَنَان کَت کَترِ ٲسۍ ژَٹان گول گول شیپَس منٛز تہٕ پَتہٕ ٲسۍ تِمٕے تھاوان پیوٚٹھُس پٮ۪ٹھ بیٚیہِ ٲس بال اَکھ اَنَان تہٕ تَتھ ٲس وَنَان تَتھ ٲسۍ وَنَان ٲسۍ سَنس تالے تتھ گیمہِ یا لالہٕ پھَلٮ۪ن یَتھ بانٛٹہٕ پھٔلۍ چھِ وَنَان لالہٕ پھلٮ۪ن ٲسۍ أسۍ بَچپَنَس منٛز گِنٛدان تہٕ سۄتہِ ٲس اَکھ زبردَست اَکھ مَزٕدار گیم یا کھۄڈجہِ ٲسۍ أسۍ گِنٛدان کھۄڈجہِ کیاہ چھِ گول کھۄڈ ٲسۍ أسۍ کَران پوٚ شےٚ کھۄڈ ٲسۍ أسۍ کَرَان زٔمیٖنَس تہٕ پَتہٕ ٲسۍ أسۍ سٕے گیم گِنٛدان پَتہٕ ٲسۍ کَنہِ پھٔلیو سۭتۍ سۄ گیم گِنٛدان تَتھ تہِ اوس واریاہ زیادٕ لُطف یِوان مگر آز کل اگر بہٕ کَتھ کَرٕ آز کل چھِنہٕ تَمہِ آے وَنہِ یِم گیمہٕ گِنٛدان کینٛہہ یِم بَچہِ چھِ یا باقٕے چیٖز چھِ تِکیازِ یِم چھِ فونَن وونَن سٕتۍ لٔگۍ مٕتۍ تَمہِ آے چھِنہٕ وۄنۍ یِم گیمہٕ یِوان گِنٛدنہٕ کینٛہہ سٲنِس بَچ أسۍ ٲسۍ بَچپَنَس منٛز یِمٕے ہیوٗ گیمہٕ گِنٛدان یِمَن ٲسۍ مَزٕ یا اَکھ گیم أس تَتھ ٲس وَنان سَتہٕ لوٚنٛگ سَتہٕ لوٚنٛگ ٲس سۄ گیم تَتھ منٛز ٲسی زٕ نَفَر بیٚہوان أکِس اَکھ سۭتۍ کھور رَلاوان تہٕ پَتہٕ ٲسۍ ہایٹ اَکھ بَناوان ہَہ پَتہٕ اوس بیٛاکھ نَفَر تَمہِ پیٚٹھ ووٚٹھ تاران سۄتہِ ٲس اَکھ زبردست اَکھ کھیل یا کھو کھو چھِ کَبڈی ٲس سٲنِس علاقَس منٛز اَکھ گیم کَبڈی ٲسۍ گِنٛدان کَبڈی گِنٛدنہٕ خٲطرٕ ٲسۍ یِوان واریَہَو گامَو پٮ۪ٹھ سٲنِس ہُتھ منٛز تِکیازِ ییٚتہِ اوس آسَن اَمیُٚک ٹورنامینٛٹ کَ کَبڈی ہُنٛد مگر آز کل چھِنہٕ تِم تمہِ آیہِ گِنٛدان یِم گیمہٕ کہ آز کل چھِ تھوڑا کم گٔمِتۍ کیازِ وۄنۍ چھِ گِنٛدان کِرکَٹ زیادٕ تہٕ باقٕے گیمہٕ گٔیے سارنٕے مٔشِتھ